وعلیکُم السلام تُہۍ چھُو حظ شالمور سِٹور پٮ۪ٹھ اَسہِ حظ ٲسۍ چیٖز داہ پَنٛداہ ضوٚرَتھ ہوم ڈِلؤری تۄہہِ چھُو گژھان ہوم ڈِلؤری گۄڈٕ وٕچھُو تُہۍ یہِ سامان چھُو تۄہہِ تَمہِ پوٚتُس وَنو بہٕ تۄہہِ اَسہِ کَر چھِ ضوٚرَتھ اَسہِ گٔژھ آسٕنۍ بِسکِٹ چھِنہٕ حظ یہِ ڈایجَسٹِو بِسکِٹ تِم پٮ۪کٮ۪ٹ زٕ فُل فُل پیک اَہَن حظ اۭں فُل فُل تِم زٕ بیٚیہِ گَژھِ دارا تیٖل کین زٕ آسٕنۍ پانٛژھ لیٖٹرٕنۍ پانٛژھ لیٖٹرٕنۍ آ بیٚیہِ گٔژھ آسٕنۍ باسمٕتی رایِس چھِنا ٹٮ۪ن کے جی ٹٮ۪ن کے جی وٲلۍ تِم چھِوٕ آ تِم گژھن ترٛےٚ پیکٮ۪ٹ آسٕنۍ ٹٮ۪ن کے جی وٲلۍ چھُو نہ کِہیٖنۍ تیٚلہِ فایِو کے جی چھا آ تیٚلہِ گژھن تِم گژھن ترٛےٚ آسٕنۍ دیٹ میٖنٕز پَنٛداہ کے جی گژھن ٹوٹلَس منٛز آسٕنۍ تِم بیٚیہِ گژھِ آسٕنۍ اَسہِ سویا بیٖن چھِ نا یہِ نیوٗٹرٛی آ تِم گژھن آسٕنۍ تِم چھِ نا ڈَبَس منٛز آسان کے وَن وَن کے جی تِمَے ڈَبہٕ ژور گژھن اَسہِ آسٕنۍ بیٚیہِ گژھِ آسٕنۍ یہِ ٹماٹَر پوری ڈَبہٕ زٕ ترٛےٚ

آ کِسان بیٚیہِ گژھِ آسٕنۍ آشِرواد ٲٹۍ پیکٮ۪ٹ زٕ ٹٮ۪ن ٹٮ۪ن کے جی وٲلۍ چھُوٕ تِمہٕ نہ وٕنۍ چھِ اَسہِ بیٚیہِ کیٚنہہ آیٹَم گۄڈٕ لیکھِو تُہۍ تِم تہِ بیٚیہِ چھِنہٕ حظ ہِنٛدا ہِنا مہندی پیکٮ۪ٹ ہِنا مہندی یۄس کَلَس چھِ دِوان گودریج والٮ۪ن ہٕنٛز گودریج والٮ۪ن نٕپُر آ تِم پیکٮ۪ٹ تہِ گژھَن شےٚ آسٕنۍ آ بیٚیہِ چھِ کاویری مےٚ مہنٛدی چھِنہٕ کوٗن مہندی کوٗن تِم چھِ تۄہہِ اٮ۪ویلیبٕل تِم تہِ گژھن آسٕنۍ داہ بیٚیہِ چھِ تھرٛٮ۪ڈ ڈَبہٕ ژور گژھن اَسہِ آسٕنۍ یَتھ منٛز ہر کُنہِ کَلرُک تھرٛٮ۪ڈ اَسہِ میلہِ

مَلٹی کَلَر نیریو نہ تۄہہِ کِہیٖنۍ سُہ چھُنہٕ حظ اَکھ ڈَبہٕ آسان ہر کانٛہہ قٕسمُک کَلَر چھِ آچھا اوکے کیٚنہہ چھُنہٕ پرواے تُہۍ تھٲیزیو یِم کَلٲرٕز تۄہہِ چھُو تِم تھٲیِو تُہۍ اَسہِ پانٛژھ ڈَبہٕ تھٲیزیو تُہۍ یِم بٕلیک کَلَر تھٲیزیو زیادٕ ضٔروٗری کیٛازِکہِ تَمِچ چھےٚ اَسہِ کمی پہَن بیٚیہِ گژھِ اَسہِ آسٕنۍ یہِ مَشروٗم ڈَبہٕ زٕ ترٛےٚ ترٛےٚ ترٛےٚ ترٛےٚ ڈَبہٕ تھٲیزیو وَن کے جی وٲلۍ چھِنہ آسان تِم ڈَبہٕ تِمَے تہٕ بیٚیہِ بیٚیہِ چھِنہ یِم پایِن اٮ۪پٕل ڈَبہٕ آسان یِم سلاتہِ منٛز یوٗز چھِ یِوان کرنہٕ آ تِم ترٛےٚ ڈَبہٕ تہِ گژھن تِم ترٛےٚ ڈبہٕ بیٚیِہ گژھِ آسٕن یہِ یِمَے شُگر پیکٮ۪ٹ چھُو نا بٔڑۍ تۄہہِ شُگر فِرٛی یِم پیکٮ۪ٹ چھِ سُہ چھُو اٮ۪ویلیبٕل تِمہٕ تِمہٕ تہِ گژھن آسان ترٛےٚ پیکٮ۪ٹ بیٚیہِ یہِ نوٗن پیکٮ۪ٹ داہ بیٚیہِ گژھِ آسٕنۍ اَسہِ یہِ ٹایِڈ سوپ چھِنہ ڈِٹرجنٹ یۄس مِشیٖن منٛز یوٗز چھِ یِوان کرنہٕ سُہ گژھِ آسٕنۍ داہ کِلوٗ وول پیکٮ۪ٹ چھُو تَتھ آ سُہ گژھِ آسُن بیٚیہِ بیٚیہِ تھٲیزیو تُہۍ یہِ چھُو رٮ۪ڈ چِلی کنول والٮ۪ن ہُنٛد کنول والٮ۪ن ہُنٛد تِم پیکٮ۪ٹ ترٛےٚ تہِ بَس یِمَے یِمَے آیٹَم تہٕ مگر ہوم ڈٮ۪لؤری گژھِ اَتھ گَژھٕنۍ تُہۍ کٔژِ بَجہِ تام ہیٚکِو کٔرِتھ ما مارنِنٛگ ٹایمَس منٛز گژھِ اَسہِ آسٕنۍ یہِ گَرِ اوکے بہٕ کَرو تۄہہِ وٕنی سٮ۪نٛڈ تہٕ بِہِو اللہ تعالہس حوال